سٲنِس ڈِسٹِرٛکَس منٛز چھِ زیادٕ تَر خلق یِہٕے کِرکَٹ گِنٛدان باقٕے نہٕ کٕہٕنۍ گیم صرف کِرکَٹ بیٚیہِ اگر والی بال کُنہِ جاے گِنٛدان زیادٕ تَر چھِ کِرکَٹٕے گِنٛدان اور اَمہِ سۭتۍ کیٛاہ چھِ زٕ ٹیٖم چھِ یِوان تِم چھِ گِنٛدان تَتھ منٛز چھِ آسان کاہہ پٕلیر تِم چھِ یِکوٹہٕ اَکھ ٹیٖم بٔنِتھ گِنٛدان یِتھ پٲٹھۍ چھِ تِم تِمَن ہِنٛدۍ منٛز نزدیٖکی بَڑاوان اور الگ الگ گامَن ہٕنٛدۍ لٔڑکہٕ چھِ گِںٛدان تِم گامَن ہِنٛدۍ تِم نہٕ کَہہ ہَن گامَن ہٕنٛدۍ ٹی یہِ خلق چھِ آسان کَران أکِس ٹیٖمَس سپوٹ اور پَتہٕ چھِنہٕ تِم کاہہ گام روزان کینٛہہ بلکہِ چھِ سُہ اَکھ کَمنِٹی بَنان اَکھ نزدیٖکی چھِ تِمَن منٛز بَڑان یِہٕے چھِ پَتہٕ گٔے والی بال بیترِ چھِ یہِ چھِ گِنٛدان ییٚتہِ مگر زیادٕ پَہَنۍ چھِ یِہٕے گِنٛدان یِہٕے کِرکَٹ ا ور پرٛٮ۪تھ کانٛہہ گام تَتٮ۪ن چھُنہٕ گامَس منٛز یہِ روزان یاد کینٛہہ یہِ چھُ ہُمۍ سُنٛد بَچہِ یا یہِ چھُ یٔمۍ سُنٛد بَچہِ ییٚلہِ اَکھ گِنٛدان چھُ آسان گامُک گام چھُ تٔمۍ سٕنٛدۍ خٲطرٕ آسان چِیٲرٕس تالیہ کَران یِتھَے پٲٹھۍ اگر دَہَن گامَن ہِنٛدۍ آسَن دَہَن گامَن ہِنٛدۍ خلق چھِ آسان تِم چھِنہٕ باسان کینٛہہ أسۍ چھِ الگ الگ گامَن ہِنٛدۍ زَنہٕ تہِ چھِ آسان تِم اَکے جایہِ پٮ۪ٹھ یِوان